بَچو لوگُکھ زیادَے طوٗفان سٲرٕے کٲم ییٚلہِ سکوٗلَس منٛز لٔج موبایل فونَس پٮ۪ٹھ تِم گٔے اِروٕناو بَچَن پٮ۪ٹھ پیوٚو موبایِلُک اَثر زیادٕ لاکڈاونَس منٛز بٔڑۍ تہِ لٔگۍ اَتھ سۭتۍ کیونکہِ ییٚلہِ ؤرٕک فرٛام ہوم لوٚگ بَڑٮ۪ن تہِ لٔج موبایلَس سۭتۍ زیادٕ کٲم لاکڈاوُنَس آ مےٚ چھِ باسان یہِ کہِ بہ موبایِلُک تہٕ لیپٹاپُک اِستعمال لوٚگ زیادٕ گژھنَس جوٗرِنگ لاکڈاوُن